وعلیکُم سلام جناب جِناب جِناب جِناب جِناب جِناب بہٕ حظ وَنہو توہہِ بَڈگٲمَس منٛز چھِ مین زٕ ترٛےٚ جایہِ اَسہِ یِم تۄہہِ بہٕ ہاوٕنۍ لایق چھِ اَکھ گوٚو یوٗسمرگ بیٚیہِ حظ گوٚو دۄدٕ پتھٕر بیٚیہِ حظ گوٚو اَسہِ ژرارِ شریٖف آ یِم ترٛےٚ جاے حظ چھِ یِمَن جایَن زیادٕ ٹیٛوٗرِسٹہٕ رش چھُ آسان آ اَتھ منٛز چھِ سیٖزنَس آف سیٖزنَس روزان ٹیٛوٗرِسٹہٕ پَکَن وٲلۍ آ یِم ترٛےٚ جایہِ چھِ بَڈٕ بیسٹہٕ جایہِ حظ بڈگٲمِس منٛز وُچھ یِمےَ ژرارِ شریٖفَس منٛز چھِ اَستان تہِ تۄہہِ ما آسٮ۪و بوٗزمُت ناو تٔمیُک اَدٕ حظ کٔہٕنۍ پرواے چھِنہٕ ییٚمہِ ساتہٕ تۄہہِ اِنشاءاللہ یٔژھِو پرٛوگرام یِمَن جایَن گژھنُک مےٚ سۭتۍ کَنٹیکٹہٕ کَرُن تہٕ أسۍ کَرَو تۄہہِ سورُے گایِڈ اَہَن حظ آ اَسہِ چھِ أسۍ گٔے نا اَسہِ ووت واریاہ ٹایِم اَتھ کامہِ منٛز حظ وُچھُو وُچھُو اَتھ بَنہِ تۄہہِ پیکیج اَصٕل پٲٹھۍ تُہُنٛد پیکیج تۄہہِ کَتہِ چھُو تۄہہِ کَتہِ کَتہِ چھُو ہوٹَل ضروٗرت تۄہہِ کَتھ جایہِ چھُو ہوٹَل ضروٗرت تُہۍ کٔرِو ہوٹَل سِلیٚکٹہٕ ہوٹَل کُس کُس چھُ ضروٗرت تٔمی حِساب بَنہِ اَتھ بَجَٹ اَتھ چھِنہٕ اَمہِ آیہِ ہٮ۪کان اَمی اَمی حِساب حظ اَتھ بَنہِ بَجَٹ اَمۍ حِساب بہٕ دِمہو تۄہہِ فار اٮ۪کزامپُل تُہۍ بِہِو دۄدٕ پتھرِ راتَس تَتہِ چھِنہٕ تَتہِ چھِنہٕ ہوٹَل آسان ایٚوَیلیبُل دۄدٕ پتھرِ چھِ یا تۄہہِ کیمپِنٛگ کَرٕنۍ ٹینٹَس منٛز یا تہِ چھِ ہَٹ رَٹُن ٹھیٖک چھِ حظ تَتہِ وُچھُن چھُ تۄہہِ کُس گژھو پَسنٛد تَتہِ ٹھیٖک چھِ حظ تُہۍ بِہِوا ٹینٹَس منٛز یا تُہۍ رٔٹوا ہَٹ تَتھ کَمہِ آیہِ چھِ تَتھ کۭژاہ ریٹ چھِ پتہٕ گژھو تُہۍ بیٚکہِ دۄہ بیٚیِس جایہِ ژرارِ شریٖف تَتہِ کۭژاہ چھِ ہوٹَل ریٹ اَمی حِسابہٕ حظ بَنہِ اَتھ اَکھ ڈآکِمٮ۪نٹَل یہِ پیکیج یُس تۄہہِ حظ سُہ سیٚنٛڈ کَرَو تَتھ منٛز آسان ساریٚے ڈِٹیل دِتھ أسۍ کَتھ جایہِ کیٛاہ چیٖز کَرَو پرٛوایڈ تَتھ منٛز پیکیجَس منٛز آ یہِ تۄہہِ خۄش کَریو تُہۍ ؤنِو گٲڑۍ أسۍ کَرَو گٲڑۍ تہِ پرٛوایڈ تہِ یورے اَسہِ چھُنہٕ کٔہٕنۍ تہِ اِشوٗ ہے گا یہِ کَرِ نا یہِ کَرو نا یہِ کرو نا وُچھ حظ گایِڈ چھِ آسان پٔر ڈے حِساب ریٚنٹ اَگر أسۍ سیٖڈانٕچ کَتھ کَرو سیٖڈانَس منٛز چھِ یِوان سُوِفٹہٕ اِٹاس یِم تِمو لۄکچہٕ لۄکچہٕ گاڑِ چھِ سُہ تَتھ چھِ روزان ییٚتہِ پٔر ڈے ریٚنٹ زٕ ساس پٮ۪ٹھ پٕنٛژٕہ شیٚتھ ٹھیٖک آ آ اَگر حظ وۅنۍ بَجَن گاڑٮ۪ن ہٕنٛز کَتھ کرو اِنووا کرٛشٹا اِرتقا تِمَن گاڑٮ۪ن چھُ روزان ٹُوَنٹی ٹُو ہنٛڈرنٛڈ تھٲرٹی فایِو ایٚز پٔر سٔروِس اَگر تُہۍ ہیٖٹَر چھُو زالُن پتہٕ وُشنیر چھُو ضروٗرت اےٚ سی چھِ ضروٗرت تٔمۍ حِساب چھِ چارجٕز روزان تَتھ آ کٔہٕنۍ تہِ مسلہٕ چھُنہٕ ییٚمہِ ساتہٕ تۄہہِ پرٛوگرام گژھِ مےٚ کٔرِو فون وَلہٕ حظ ییٚلہِ تۄہہِ کانٛہہ پرٛوگرام گژھٮ۪و کٔہٕنۍ تہِ اِشوٗ چھِنہٕ تُہۍ کٔرۍ زیٚو فون اَسہِ وعلیکُم سلام